اسَلامُ علیکُم بہٕ ہَسا چھُس گُزٲرِش کَران یُس ٹرانسپوٹ ایٚجَنسی ہُنٛد ہیٚڈ چھ بہٕ ہَسا چھُس تٔمس وَنان مےٚ ہَسا ٲس کٔرمٕژ کار بُک ییٚمِچ کَنڈِشَن نہٕ ٹوٹلی بِلکُل ٲس ٹھیٖک کِہیٖنۍ تَتھ ہَسا آسہٕ سیٖٹہٕ آسہٕ ژھیٚنمَژٕ ہارَن ٲس نہٕ فَنٛگشَننٛگ کِہیٖنۍ سیٖٹ بیٚلٹ ٲسۍ نہٕ تَتھ مَنٛز اصل کَنڈِشَنَس مَنٛز کہیٖنۍ لایٹِنٛگ لایٹہٕ تہٕ آسنہٕ تَتھ چَلان کِہیٖنۍ تمہِ کہِ وَجہ سۭتۍ مےٚ واریاہ پرابلِم گٔے تَتھ ہَسا گٔے وَتہِ ژور پَنچَر یور مےٚ ڈیٚسٹِنیشنہِ پیٹھ اوس گَژھُن تہٕ بہٕ ہَسا گوس واریاہ لیٹ تہٕ بہٕ ہَسا گوس واریاہ زیادٕ ڈِسایٚپونٹِڈ امہِ گاڑِ سۭتۍ بہٕ ہَسا چھُس کَران أپیٖل ٹرانسپوٹ ایٚجَنسی ہٕنٛدِس ہیٚڈَس سُہ ہَسا کٔرِنۍ یہِ گٲڑی بَنٛد اتھ ہَسا چھ گاڑِ چھَنہٕ کَنڈِشَن تِژھ کِہیٖنۍ تَتھ مَنٛز سہ ٲس واریاہ گَنٛدگی ییٚمہِ کہِ سۭتۍ مےٚ کیاہ واریاہ ییٚمہِ سۭتۍ بہٕ واریاہ زیادٕ ڈِسایٚپوینٹِڈ گوٚوُس تہٕ اِژھ گٲڑۍ ہَسا پَزَن نہٕ تراوٕنۍ مارکٔٹَس کینٛہہ یمو سۭتۍ پیٚسَنجَرَن پرابلِم گَژھِ تہٕ بیٚیہِ ہَسا کوٚر ڈریورَن واریاہ زیادٕ مِس بِہیو ییٚمہِ ساتہٕ مےٚ تٔمِس کِمپلینٛٹ لاجہِ کَرنہِ یِمَن چیٖزَن ہٕنٛز تٔمۍ ہَسا کوٚر واریاہ رِیوٗڈ بِہیوِیَر تہٕ بہٕ ہَسا چھُس وَنان مَطلَب اِتھ ڈریوَر گَژھَن نہٕ پرموٹ کَرٕنۍ کینٛہہ یِم ہَسا گَژھَن بلاک کَرٕنۍ تہٕ یِمَن گوٚژھ نہٕ زیادٕ باو دِیُن کِہیٖنۍ تہٕ بہٕ ہَسا چھُس کَران گُزٲرِش ٹرانسپوٹ ایٚجَنسی ہٕنٛدِس أمس یُس یِمَن ہیٚڈ چھِ یِم ہَسا کرن کٲم یہِ یِم ہَسا کٔرِنۍ یہِ گٲڑی بَنٛد نَتہٕ ہَسا کَرنٲوٕنۍ یتھ سروِس پیٚسَنجَرَن ہَسا چھ واریاہ پرابلِم گَژھان تہٕ بیٚیہِ ہَسا چھِنہٕ أسۍ ڈیٚسٹِنیشنَس پیٹھ اصل پٲٹھۍ واتان کِہیٖنۍ بیٚیہِ چھُس بہٕ یِمَن بیاکھ گُزٲرِش کَران یِم ہَسا کَرِنۍ کٲم یِم ہَسا آسِنۍ گاڑٮ۪ن گاڑٮ۪ن ہٕنٛز کَنڈِشَن وٕچھان تمیُک اِنٹیٖریر ایٚکسٹیٖریر فَنٛگشَنِنٛگ آسِنۍ سورُے وٕچھان تہٕ ییٚمہِ کہِ سۭتۍ نہٕ کٲنٛسہِ پیٚشَن پیٚسَنجَرَس پرابلم گَژھِ کِہیٖنۍ تہِ